وٕچھِو ہسا ییٚلہِ کٲنٛسہِ مطلب ییٚلہِ کٲنٛسہِ چھُ آسان کٲنٛسہِ چھُ آسان ٹریک ییٚلہِ سُہ تَتھ روڑ چھُ کران تٔمِس چھُ آسان گژھُن کُنہِ جایہِ سُہ چھُ تَتھ روڑ کَران یہِ چھُ پتہٕ تٔمۍ سُنٛد مٲلِک چھُ آسان یُس ٹریک ڈرایورُک مٲلِک چھُ آسان سُہ چھُ وَنان تٔمِس ژٕ کر کٲم ژٕ بر یہِ تومُل مٮ۪وٕ چھُ آسان ژٕ بر یہِ وۄنۍ ٹریکہِ یِم یِم چھِ ژےٚ ننۍ ییٚتہِ پٮ۪ٹھ بیٚیس مُلکَس منٛز ییٚلہِ پَتہٕ سُہ کٲم چھُ کران ییٚلہِ پَتہٕ سُہ بران سُہ تومُل ٹریکہِ منٛز پَتہٕ ییٚلہِ سُہ نیران چھُ ییٚلہِ سُہ نیران چھُ تٔمِس چھُ پَتہٕ پیوان بیٚیس مُلکس منٛز گژھُن یِتھٕے کٲٹھۍ چھُ اَگر نہٕ یِم گَژھن تہِ اَگر نہٕ یِم ٹریک ڈرایور آسن اَگر نہٕ یِم آسن یِتھ پٲٹھۍ گژھِ واریاہ پرابلِم تِکیازِ یِمہٕ یِم چھِ اَسہِ یِم مٮ۪وٕ ویوٕ سَبزی پَکناوان بیٚیس مُلکس منٛز ہٮ۪کان واتنٲیِتھ تُہۍ چھِو پَتہٕ بیاکھ کَتھ وَنان یِمن کوٚس پرابلِم چھ یِوان سفرَس منٛز ییٚلہِ یِم نیران چھِ پرابلِم چھِ یِوان یِوان کُنہِ ساتہٕ چھِ آسان مِثال دِمہو بہٕ کنہِ ساتہٕ چھ آسان روٗد پیوان ییٚلہِ یہِ ٹریک ڈرایور چھُ نیران کُنہِ ساتہٕ چھِ آسان وَتھ خراب واریاہ خطرٕ چھُ آسان پَکنس منٛز یِوان واریاہ دِکت یِمن بیٚیہِ کُنہِ ساتہٕ چھُ آسان شیٖن پیوان یِمن چھُ پیوان واریاہ سیٚود پیاون پَکُن یِمن چھُ پیوان دیان تھاوُن ژۄپٲرۍ کیٚنٛہہ مہ گژھِ یہِ پرابلِم مہ گژھِ دِکت مہ یٖی کیٚنٛہہ بیٚیہِ بیاکھ چیٖز چھُ بیاکھ سوال چھُس بہٕ تۄہہ وَنان یِمن کِتھ پٲٹھۍ یہِ صُدار اَتھ منٛز دوٗر دِکت گژھِ یِتھٕے پٲٹھۍ دوٗر أڈۍ ٹریک ڈرایور چھِ آسان تِم تہِ یِم مطلب زیادٕ تیز چھِ پَکان تِمن پَزِ نہٕ تہِ کَرُن کیٚنٛہہ یُس تیز چُھ پَکان تٔمِس ہٮ۪کہِ کیٚنٛہہ تہِ نۄقصان وٲتِتھ کیازِ یہِ ٹریک چھِ آسان لوڈِڈ اَتھ منٛز چُھ آسان واریاہ سَامان منٛز چھُ پیوان بیٚیس مُلکس منٛز گژھُن یِمن ہٮ۪کہِ اٮ۪کسیٖڈنٛٹ گٔژھِتھ یِمن ہٮ۪کہِ نۄقصان واتنٲیِتھ کُنہِ ساتہٕ چھُ شیٖن پیوان یِمن پَزِ نہٕ تَمہِ ساتہٕ نیرُن کیٚنٛہہ